سلامُ علیکُم تُہۍ چھِ حظ مِس حاضِما آ یُس سوٚن یُس بَچہِ چھُ یہِ چھُنہٕ زیادٕ مانان سکوٗل یُن کِہیٖنۍ تُہۍ ؤنۍتَو أمِس کیٛاہ دٔلیٖل چھِ تُہۍ ما چھُو أمِس اَتھ زیادٕ لایان کَران ہٲبَتھ تھاوان آ تے چھُ أمِس بُکٕس تہِ چھِ أمِس آسان ٹھیٖک کاپی تہِ چھِ أمِس کَمپُلیٖٹ آسان مینٹین اَصٕل پٲٹھۍ یہِ چھُنہٕ مانانٕے صُبحٲے سکوٗل میتھ نہٕ کی دَپان نہَ مےٚ چھُنہٕ گژھنُے کِہیٖنۍ اَسہِ دوٚپ تُہی ما ٲسِو اَتہِ تھوڑا بہت زیادٕتی بَچَن سۭتۍ کَران تہٕ کیٛاہ کٔرِو کیٚنٛہہ سا اگر پانے ییٚمِس اَصٕل پٲٹھۍ سَمجھو کہِ سُہ اگر أمِس تھوڑا پٔرسنٔلی کِیَر کٔرِو ؤنِو دٔلیٖل کیٛاہ چھِ ییٚتہِ چھِ سٲری بَچہٕ چھِ اِتھ اَصٕل گِنٛدان تہِ چھِ سٲری ژٕ تہِ آس گِنٛدان تہٕ تھوڑا بہت ما بَڈِ أمِس اِنٹرٛسٹہٕ تِتھٕ کٔنۍ اگر تُہۍ گِنٛدٕناوان تہِ ٲسِو تِم ایٚکٹیٛوٗٹیٖز تہِ ٲسِو کَرٕناوان تہٕ تَمہِ سۭتۍ ما بڈِ أمِس اِنٹرٛسٹہٕ تِمن سۭتۍ آ سِٹارٹِنٛگ چھِ پرٛٮ۪تھ کٲنٛسہِ شُرِس باسان کہِ نہَ گَرِ چھِ أمِس أسۍ واریاہ اَصٕل کِیر أمۍ سٕنٛز بُک تہِ چھِ أسۍ وُچھان تِم چھِ کاپی چھِ أمِس واریاہ اَصٕل مینٹین آسان کِتاب تہِ چھِ أمِس اَصٕل آسان مگر مَسلہِ چھِ یہِ چھُنہٕ صُبحٲے سکوٗل مانان گَژھُن کِہیٖنۍ یہِ چھُ تَمہِ وِزِ وَدُن ہٮ۪وان تہٕ اَسہِ دوٚپ خبر کیٛاہ تیٚلہِ سکوٗلسٕے منٛز ما چھُ تیٚلہِ تُہی أمِس زیادٕتی کَران تہٕ ییٚمہِ وجہ سۭتۍ أمِس ڈَر چھُ کہِ نا سَمجاوُن یہِ گَرِ تُہۍ تہِ کٔرۍزیٚو تھوڑا پٔرسٕنَلی أمِس سۭتۍ اِنٹَریکشَن کہِ کیٛاہ دٔلیٖل چھِ ژےٚ کیٛاہ دٔلیٖل چھِ کیٛاہ چھُکھ نہٕ مانان سکوٗل یُن ییٚمہِ کِنۍ پریشٲنی چھا مَسلہٕ چھا کیٚنٛہہ مےَ بی تۄہہِ ما ہیٚکو یہِ ؤنِتھ تہٕ تِکیٛازِ گَرِ چھِنہٕ یِتھٕ کٔنۍ ہٮ۪وان کَتھ یہِ کہِ مےٚ چھُنہٕ تَتہِ سُہ تَتہِ سورُے اَصٕل مگر یہِ چھُنہٕ صُبحٲے یوٗتُے وَنان شامَس وَنہِ یہِ آ بہٕ گژھٕ مگر صُبحٲے چھُنہٕ مانانٕے سکوٗل نیرنٕے پَتہٕ کیٚنٛہہ تہٕ تُہۍ کٔرۍزیٚو تھوڑا پٔرسنَل تھوڑا بہت أمِس سۭتۍ یہِ تہٕ مےَ بی تۄہہِ ما ہیٚکِو یہِ ؤنِتھ چلو ٹھیٖک چلو چلو چلو ٹھیٖک شُکریہ شُکریہ او کے اللہ حافظ